پٔتمیٚو واریاہو ؤریو پٮ۪ٹھ یۄس اِنڈیاہِچ اِکانمی چھِ یہِ حظ گٔے واریاہ ڈیٚولَپ اَتھ منٛز حظ آو واریاہ سُدھار شےٚ پویِنٛٹ شےٚ اَشاریہ نَو پٔرسَنٛٹہٕ حظ گوٚو اَتھ منٛز اِنکریٖز اگرَے اَمیُک أسۍ کَمپیر کَرو باقیَن ؤریَن سۭتۍ آز برٛونٛٹھ پانٛژھ ؤری تانۍ اَتھ منٛز حظ آو واریاہ اِنکرٛیٖز شٚے اَشاریہ نَو پٔرسَنٛٹہٕ گوٚو اَتھ منٛز اِنکریٖز اَتھ پٔتۍ کِنۍ حظ چھِ واریاہ ریٖزَن اَتھ کِتھ پٲٹھۍ گوٚو یہِ اِنکریٖز واریاہ اِنڈَسٹِرٛیٖز فار ایٚگزامپٕل حظ چھِ ٹیٚکٕسٹایل اِنڈَسٹرٛیٖز چھِ ٲں ٹیٚکٕسٹایِل اِنڈَسٹرٛیٖز حظ چھِ ٲں بیٚیہِ سِٹیٖل سِٹیٖل اِنڈَسٹرٛیٖز یِمو سۭتۍ بیٚیہِ ساروٕے کھۄتہٕ زیادٕ ٹیوٗرِزٕم اَمہِ سۭتۍ حظ گوٚو یہِ ڈیٚولَپ ٹیوٗرِزٕم سۭتۍ اَمہِ سۭتۍ حظ اوٗس یہِ واریاہ اِمپارٹیٚنٹہٕ فیٚکٹر ییٚمہِ سۭتۍ یہِ اِنڈین اِکانمی سٲنۍ گرٛوتھ گٔے گرٛو گٔے یِمو کینٛژو ؤریو پٮ۪ٹھ ٲں دُنیاہکیٚو پرٛتھ کُنہِ کوٗنہٕ پٮ۪ٹھ حظ چھِ لوکھ یِوان اِنڈیا ہَس منٛز اَمہِ سۭتۍ حظ گوٚو یہِ ڈیٚولَپ بیٚیہِ حظ چھُ ساروٕے کھۄتہٕ بوٚڑ ریٖزَن یُس اَتھ پٔتۍ کِنۍ چھُ یہِ اَتھ اِکانمی گرٛو گژھنَس پٔتۍ کِنۍ سُہ حظ چھُ سُہ حظ چھُ ٹرٛیڈ ٹرٛیڈ ٹرٛیڈ حظ چھُ گژھان بیٚیہِ حظ یَتھ اِنٹَرنیٚٹ بیٚنٛکِنٛگ ریٖسیٚنٹلی ڈیٚولَپ آیہِ کَرنہٕ یَتھ منٛز اَمہِ سۭتۍ حظ میلیو واریاہ فٲیدٕ واریاہ فٲیدٕ حظ میلیو کیش لیٚس اِنڈیا امہِ سۭتۍ حظ بچیو ٹایم آنلایِن پیمیٚنٛٹہٕ چھُ گژھن أتنٕے کیش ویش نہ حظ چھُنہٕ پانَس سۭتۍ پیٚوان تُلُن کیٚنٛہہ أمۍ حظ امہِ سۭتۍ حظ گوٚو واریاہ واریاہ فٲیدٕ آو أکِس أکِس گرٛورَس تہِ أکِس فارمَرَس تہِ اَمہِ ڈِجٹَل یا اِنٹرنیٚٹ بینٛکِنٛگ سۭتۍ اَمہِ اوَرحال حظ گٔے اِنکرٛیٖز اَتھ جی ڈی پی یَس جی ڈی پی یَس ٹوٹل شےٚ اَشاریہ نو پٔرسنٛٹہٕ حظ گٔے اتھ انکرٛیٖز یِمن ؤرین